اَسَلامُ علیکُم وَرَحمَتُ اللّہ بہٕ چھُس ڈاکٹَر اِخلاص آ ایٚکچُلی چھُ مےٚ کریاے تۅہہِ ییٚمہِ موٗجوٗب کال کہِ تُہۍ چھُو سِکِنَس رِلیٹِڈ حظ ڈاکٹر اَہَن حظ آ تہٕ مےٚ اوس یہِ یہِ زانُن کہِ مےٚ چھِ بُتھِس حظ واریاہ زیادٕ پِگمٮ۪نٛٹیٚشن گژھان بٔزِنۍ چھِ واریاہ زِیادٕ نیران تہٕ مےٚ کٔرۍ واریاہ مَطلَب ڈاکٹر کٔرۍ مےٚ امہِ برٛونٛٹھ تہِ کَنسَلٹہٕ پرٛیویٹ کِلنٕکس پیٚٹھ تہِ گوس بہٕ ایس ایم ایچ ایس تہِ گوس بہٕ واریاہَن جایَن گوس بہٕ مگر آ فَرٕق آے نہٕ کِہیٖنٛۍ تہِ فرٕق آے نہٕ کِہیٖنٛۍ تہِ وۅنۍ مےٚ ٲس مےٚ اوس تی دِتُکھ کھیٚنہٕ خٲطرٕ تہِ دَوا اَڈیٚو جایَن وُچھُکھ تہِ تہٕ مےٚ چھُ یہِ کیٛاہ چھ اَتھ وَنان اوٕ شیڈیوہس اَنٛدَر روٗزِتھ تاپَس نیرٕ تاپَس ییٚلہِ بہٕ نیران چھُس تہٕ تَمہِ وِز چھُ مےٚ گَژھان زیادٕ پَہم یہِ اَہَن حظ آ اچھا تُہۍ کَر چھُو آسان کٕلِنِکَس پیٚٹھ او کے تھینٛک یوٗ